بہٕ حظ اوسُس پَننؠنٕے بٲژَن سُمبَتھ رَنان مےٚ اوس نہٕ روٚنمُت واریاہَن سُمبَتھ کینٛہہ کیازکہِ أسۍ ٲسۍ ییٚتہِ گرِ کَمٕے فیملی أسۍ ٲسۍ نہٕ واریاہ کینٛہہ وۄنۍ آے مےٚ پٔژھۍ پٲنٛژھ ٲٹھ وۄنۍ دوٚپ مےٚ مےٚ دوٚپ وۄنۍ کیاہ کَرٕ بہٕ یِمَن خٲطرٕ کیاہ کَرٕ وۄنۍ کٔر مےٚ اِست مےٚ دوٚپ وۄنۍ کیٛاہ گٔژھ وۄنۍ اوس مےٚ اَکھ رایِس بَتہٕ رَن گَرکؠن کیُتھ روٚن بہٕ وۄنۍ روٚن مےٚ بیاکھ بتہٕ رَایِس وَنہِ حظ اوس مَسلہٕ سِنیُک سیُن نہ حظ اوس نہٕ مےٚ تگان رَنُن کینٛہہ سیُن مےٚ دوٚپ وۄنۍ کیاہ کَرٕ بہٕ یہِ وۄنۍ نہٕ گَرِ تہِ کٕہٕنۍ تہٕ وۄنۍ کٔمِس وَنہٕ بہٕ اَمِچ ایٚکٕسپیٖریَنس دِ مےٚ بہٕ کیٛاہ بہٕ کیٛاہ کَرٕ کِتھ کٲٹھۍ رَنہٕ کیٛاہ رَنہٕ وَنہِ حظ تہٕ وۄنۍ اوٚن مےٚ ییٚتؠن علی محمدَس نِش حظ اوٚن مےٚ کۄکُر سُے حظ روٚنُم دیُتمٮ۪س گۄڈٕ پٕھکَر تہٕ پَتہٕ حظ ییٚلہِ پھٕکَر اَکھ زٕ گرٮ۪ک کھٔژٕس تہٕ وولُم حظ تَمہِ پؠٹھ ؤسۍ پَتھر پَتہٕ حظ أنِم تٲو تہٕ لٲجِم یَتھ گیسَس لٲجِم حظ ییٚلہِ گیسَس تٲو لٲجِم لوگُم تَلُن ییٚلہِ تٔلِتھ سپدووُم تہٕ اوٚنُم گنٛڈ ترووُم تِلَس منٛز ییٚلہِ سُہ تہِ سپدووُم وۄنۍ أنِتھ تہٕ أنِن حظ ترٛٲومس حظ آبَس زٕ چونٛچہٕ حظ ترٛٲومِس پَتہٕ اوٚنُم مصالہٕ تہٕ تُروو مےٚ سُہ آیَس اَکھ زٕ گرٛؠک تہٕ ترووُس مےٚ یہِ سیُن سورُے اوٗرۍ مےٚ کیٛازِکہِ مےٚ دوٚپ وٕنکؠن چھُ گژھِ مےٚ یِہوے سَہَل سیُن ہۄپٲرۍ اوٚنمُم بَتہٕ یپٲرۍ کٔرِم یپٲرۍ کٔرم چاے تِمن گژھ یپٲرۍ أنِم ژوٚٹ یہِ حظ پیوٚوُم کیٛک ویٛک حظ پیوٚوُم نؠبرٕ دُکان پؠٹھ اَنُن گَرِ حظ ٲس ژوٚٹ کینٛہہ بیکری دُکانَس پؠٹھ پیوٚو گژھُن پیوٚو سُہ اَنُن مےٚ حظ گوٚو یہِ ییٖتِس کالَس تِمو چاے چےٚ تیٖتسٕے کالَس حظ کوٚر مےٚ ہُہ ہن تیار کیازکہِ مےٚ دوٚپ وۄنۍ گٔژھ وٕنکؠن جلدی سان یِمَن اَصٕل پٲٹھۍ واتنہٕ کرنہٕ دیُت مےٚ تِمن بَتہٕ وَتہٕ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تہٕ دراے تِم خۄدایَس